وعلیکُم سَلام ہیٚلو خۄش پٲٹھۍ تُہۍ چھُوا ٹھیٖک پٲٹھۍ سٲرِی چھِوا ٹھیٖک پٲٹھۍ خۄش پٲٹھۍ مےٚ ٲس بَس ضروٗرت بَس ٲسٕم ضروٗرت اَسہِ اوس ایٚکٕسکرٛشَن گژھُن نہَ اَسہِ چھِ گژھن دۄدٕ پَتھر ہیٚلو دۄدٕ پتھر آ اَسہِ چھِ بٔڈ بَس ضروٗرت ٹاٹا بَس ٹاٹا گٲڑۍ کٔژَن دۄہَن چھِ آوٕرۍ پگاہ کٲلۍ کٮ۪تھ ییٚتہِ چھِ نَفر وُہ نَفر آ ژٕ وَن کوتاہ یے چھُ درٛۅگ گژھا زۭ زٕ ہَتھ تھاو زۭ زٕ ہَتھ تھاو نفَرَس اَدٕ کیٛاہ تیٚلہِ گوٚۄ تیٚلہِ گٔےَ ڈاے ڈاے ہَتھ نہَ یہِ چھَکھ زیادٕ گژھان پنٕنی درٕٛے چھِ زیادٕ گژھان یِم چھِنا واریاہ یِم چھِنا واریاہ یِم کَتہِ چھِو تیٚلہِ کیٛازِ کَرہَن یہِ گٲڑۍ دَہ وُہ ترٕٛہ کٔژِ دۅہۍ گژھِ یمے دۄن ترٛٮ۪ن دۄہَن تَانۍ گژھِیٛا

تیٚلہِ کٔرۍزِ فون آ تِکیٛازِ نہَ ڈاے ڈاے ہَتھ نہَ یے چھِ گژھان زیادٕ ڈاے ڈاے ہَتھ گوٚو اَصٕل نَفرَس ڈاے ڈَاے ہَتھ